ہٮ۪لو السلام علیکُم اۭں تُہۍ فِٹِنٛگ وٲلۍ چھُو حظ مےٚ حظ اوس یَتھ فیوٗز کَرناوُن چینٛج تُہۍ ہٮ۪کۍوٕ حظ وٕنۍکٮ۪ن وٲتِتھ یور یور حظ سانہِ یَتھ کالنی منٛز آدٕ حظ ٹھیٖک حظ چھِ